ییٚمہِ ساتہٕ بہٕ لۅکٕٹ ٲسٕس بہٕ ٲسٕس پنٕنہِ پھۅپھہِ ہُنٛد واریاہ گژھان تہٕ اَکہِ پھِرِ کیٛاہ گوٚو کہِ بہٕ ٲسٕس گٔیَس تور تہٕ مےٚ بہٕ درٛایَس تِمَن وَننہٕ بغٲر گَرِ نیٚبَر تہٕ مےٚ اوس گژھُن دُکانَس پٮ۪ٹھ مگر مےٚ کوٚر پَنُن ڈیریکشَن چینٛج بہٕ گٔیَس بَدَل ڈیریٚکشَنَس منٛز یور نہٕ وَتہِ ہُنٛد پَیی اوس کیٚنٛہہ تہٕ پَکان پَکان وٲژٕس بہٕ أکِس واریاہ برٛونٛہہ جاے ییٚتہِ نہٕ مطلب مےٚ اوس نہٕ یادٕے کہِ بہٕ کَپٲرۍ آیَس تہٕ مےٚ کور چھُ گژھُن اَمہِ پَتہٕ گوٚو واریاہ زیادٕ مطلب کھۄژایَس بہٕ بہٕ لٔجَس واریاہ زیادٕ وَدنہٕ تہٕ پَکان پَکان وُچھہَس بہٕ کیٚنٛہو لوٗکو تَتٮ۪تھ تِمو ووٚن کہِ تِمو رُکٲوہَس بہٕ پَتہٕ نیہَس بہٕ تِمو تھوڑا بیٚہنٲوہَس پَتھَر ترٛیش ویش دِژَکھ مےٚ آ پَتہٕ ووٚن تِمو کہِ ژٕ کَپٲرۍ چھَکھ آمٕژ ژٕ وَن اَسہِ مےٚ اوس نہٕ تمہِ ساتہٕ کِہیٖنٛۍ تَران سمجھ بہٕ کیٛاہ وَنہٕ یِمَن تَمہِ پَتہٕ یُس چھِ تَتہِ لُکھ تِمو کوٚر اعلان مَسجِد منٛز کہِ سٲنۍ اَکھ کوٗر ہَسا چھِ رٲومٕژ سۅ چھِنہٕ اَسہِ اَتھِ لَگان کِہیٖنٛۍ آ پَتہٕ نیٖہَس بہٕ تور تِمو أنۍ ہَس بہٕ وَتہِ تَپٲری یَپٲرۍ بہٕ آمٕژ ٲسٕس تہٕ تِمو ووٚن ژٕ ہاو اَسہِ تھوڑا وَتھ یَپٲرۍ ژٕ آمٕژ چھَکھ أسۍ نِموتھ ژٕ تُکنٕے آ پَتہٕ واتان واتان آو میٛٲنۍ پۄپھ یُس سۄ آیہِ برٛونٛہہ کِنۍ تٔمۍ أنۍنَس بہٕ گَر آ پَتہٕ دِژٕس مطلب واتنٲوٕس ہا ہَس بہٕ گَرِ بہٕ نیٖہَس ڈاکٹرَس نِش آ پَتہٕ کوٚر تِمو مےٚ سۭتۍ واریاہ پیار بیٚیہِ دیُتہَم چاکلیٹ چِوِنٛگم جوٗس وغیرہ آ پَتہٕ نیٖہَس بہٕ تُمو گُلمَرگ چَکر کَرناونہٕ باپَتھ تہِ بہٕ ٲسٕس واریاہ کھۄژیامٕژ سُہ اوس میٛٲنِس دِلَس منٛز واریاہ خوف روٗدمُت ییٚمہِ پَتہٕ نہٕ زٕہٕنٛے گٔیَس بہٕ آ پَتہٕ ٲسٕس نہٕ بہٕ پٕرٛژھنہٕ بغٲر کُنُے گژھان یہِ ٲسۍ میٛٲنِس زنٛدگی منٛز اَکھ واریاہ سَبق مےٚ